یُس یہِ أزیِٛک دور چھُ یہِ چھُ ماڈٲرٕن دور ایٚجوکیٹِڈ دور اَتھ منٛز چھِ یِوان سٲنۍ کَشمیٖری زبان نیٖچ ماننہٕ کیٛازِ یہِ چھِ ییٚلہِ ییٚلہِ اسہِ کانٛہہ پرٛوگرام چھُ آسان تَتھ منٛز چھِ آسان نیٚبرِمیٚن ملکَن ہِنٛدۍ واریاہ واریاہ ملکَن ہِنٛدۍ یِمَن منٛز اَلگ اَلگ لنٛگویج چھِ آسان تَتھ منٛز أسۍ چھِ یورٕ کشمیٖری بولان یُس مطلب یہِ بولان چھُ آسان سٹیجس منٛز کَشمیٖری سُہ چھُنہٕ ہیٚکان تِم چھِنہٕ ہیٚکان سۄ کشمیٖری زبان بوٗزِتھ سَمجھتھ کیٚنٛہہ تِکیٛاز تِم چھِ یِوان یہِ چھِ یِوان سٲنۍ کشمیٖری زبان نیٖچ ماننہٕ بیٚیہِ ییٚلہِ اورٕ کانٛہہ نیٚبرِمہِ مُلکُک اسہِ سۭتۍ ٲں بات چھُ کَران کَتھ باتھ اسہِ چھِنہٕ ہیٚکان سۄ تہنٛز سۄ زبان ٲں سَمجھِتھ کیٚنٛہہ تِکیٛازِ اسہِ چھِ آسان بَچپَنَس منٛزٕے یہِ کشمیٖری زبان دِژمٕژ ٲں یہِ چھِ یہِ چھِ پَنٕنۍ زبان اسہِ کَشمیٖری زبان یہِ کیٛازِ یہِ چھِ اسہِ گۄڈٕے بَچپَن پٮ۪ٹھ دِژمٕژ یہِ کشمیٖری زبان